میون پَسَندیٖدہ سیٖزَن چھُ موسمِ بہار کیٛازِ أسۍ چھِ کٔشیٖرِ مَنٛز روزان اَسہِ چھُ آسان وَندٕ وُچھمُت پتھ کُن موسمِ سَرما چینٛج چھِ آسان پرٛٮ۪تھ طرفہٕ کانٛگرِ تٔپِتھ چھِ آسان أسۍ واریاہ پَلَو لٲگِتھ چھِ آسان أسۍ پٮ۪ٹھٕ چھ آسان پھٮ۪رَن لٲگِتھ ٹوپہٕ چھِ آسان لٲگِتھ یعنی واریاہ زیاد تۭر چھِ آسان اَتھٕ چھِنہٕ ہٮ۪کان أسۍ نیٚبَر کٔڑِتھ کِہیٖنۍ تۭر چھِ لَگان تِمَن اَتھَن پَتہٕ یُتھُے یہِ رَسہٕ رَسہٕ چھُ یِہوٚے شیٖن گَلان پَتہٕ چھِ یِوان موسمِ بہار موسمِ بہارَس مَنٛز چھِ تقریباً سٲری پوش پھَلان پرٛٮ۪تھ کُنہ کُلِس چھِ فٕلَے نیران یِم جاناوَر چھِ آسان یِم چھِ بول بوش کَران اکھ نوٚوٕے اکھ ماحولہ چھُ باسان اَسہِ اَسہِ چھِ باسان زَن چھِ أسۍ جہنمہٕ مَنٛزٕ درٛامٕتۍ وۄنۍ ژاے أسۍ جَنتَس کُن سٲری وٕچھان وٕچھان سٲری لُکھ چھِ روزان مَطلَب یوٗت کال چھِ آسان یِم وَندَس مَنٛز اگر وٕچھان چھِ أسۍ موسمِ سرما ہَس مَنٛز یِم چھِ آسان اندر کنے زیاد تر یِم چھِنہٕ زیاد نیٚبَر نیران کِہیٖنۍ تکیازِ واریاہ زیادٕ تۭر چھِ آسان موسمِ بَہارَس مَنٛز چھ یِم لاگان نیٚبَر نیرُن چہل پہل چھِ آسان پرٛٮ۪تھ طرفہٕ رونق چھِ آسان یِم زمیٖندار چھِ آسان زمیٖندار بٲے تِم چھِ پَنٛنٮ۪ن کھَہَن مَنٛز گَژھان پنٛنٮ۪ن یِمَن باغَن مَنٛز گَژھان کٲم کَرنہٕ خٲطرٕ سارے یِم زَنہِ وَنہِ چھِ نیران یِم تہِ چھِ گَژھان یِم چھِ آسان تِمَن بَتہٕ پَکناوان غرض چھِ یہِ زِ یُس یہِ موسمِ بہار چھ یِوان زَن چھِ باسان جنت آو ییٚتہِ چھِ باسان زَن تہٕ آے نٔو زندگی واریاہ خۄش چھِ یہِ موسم کَران واریاہ خۄشگوار چھِ یہِ موسم آسان نہ چھِ آسان زیادٕ سردی تہٕ نہ چھِ آسان زیادٕ گرمی واریاہ اَصٕل آب و ہوا چھِ آسان مَنٛزٕ مَنٛزٕ چھِ روٗد تہِ پٮ۪وان مَنٛزٕ مَنٛزٕ چھِ آفتاب تہِ نیران اَصٕل مَنٛزٕ مَنٛزٕ چھِ اوٚبُر تہِ آسان ہَوا جونٛٹ تہِ چھ یِوان وایاہ سرٕد ہَوا جونٛٹ چھ یِوان واریاہ خۄش چھُ کَران سُہ وٕچھُن سارنی کُلٮ۪ن کَٹٮ۪ن کیٚمٮ۪ن اَندٕ چھِ زُو یِوان زَن تہٕ دٔیمہِ لَٹہِ ییٚلہِ موسمِ بہار چھِ یِوان تہٕ موسمِ بَہارَس مَنٛز چھِ أسۍ کَران کٲم أسۍ چھِ گُپَن ترٛاوان یَلہٕ أسۍ چھِ تیٖر ترٛاوان یَلہٕ یِم چھِ آسان خَبَر کۭتِس کالَس بندٕے یا ماچھگَن چھِ لاگان أسی رَچھٕنۍ ماچھگَن چھِ أتھۍ مَنٛز پَنٕنۍ بَچہِ کَڑان پَتہٕ چھِ یِوان مَطلَب یا ماچھ چھِ أسۍ کَڑان تِمو ڈَبو مَنٛزٕ یا واریاہ واریاہ کینٛہہ اگر کُنہِ جایہِ آسہِ گَژھُن اَسہِ چَرکَس سُہ تہِ چھِ گَژھان أسۍ موسمِ بہارَسٕے مَنٛز تکیازِ اَتھ موسمَس چھِ الگٕے اَکھ شَرفہَ خۄداہ صٲبَن تھوٚومُت زِ دۄہ تہِ چھِ آسان تقریٖباً برابر راتھ تہِ چھِ آسان برابر وَندٕ مَنٛزٕ چھِ اَسہِ آسان درٛامُت وَندٕ رٲژو مَنٛز چھِ آسان أسۍ درٛامٕتۍ وندٕ رٲژ چھِ واریاہ زیچھِ رٲژ آسان صرف چھِ آسان أسۍ شیٚنگِتھ خبر کۭتیاہ لَٹہٕ چھِ ہُشار گَژھان واریاہ زیاد تۭر چھِ آسان موقَے چھُنہٕ یِوان نیٚبَر نیرنَس مگر ییٚلہِ یہِ موسمِ بہار چھُ یِوان واریاہ خۄش چھِ کَران یہِ وٕچھُن واریاہ اَصٕل آب و ہوا چھِ آسان واریاہ لُطُف چھُ یِوان لُکھ چھِ لاگان گِندُن درٛۄکُن شُرۍ چھِ نیران شُرۍ چھِ گِندان یِمَن تہِ چھِ واریاہ زیادٕ لُطُف یِوان اسلیے یُس میون فیورِٹ سیٖزَن چھِ موسم چھِ سُہ چھُ موسمِ بہار تہٕ یہِ چھِ مےٚ واریاہ پَسَنٛد یہِ موسم